میٛانہِ خٲطرٕ چھِ ساروی کھۄتہٕ اَکھ طریٖق ییٚمہِ سۭتۍ أسۍ لُکَن تام ہٮ۪کو وٲتِتھ تہٕ یِم تِمَن خٲطرٕ اَکھ کِرٛییٹِو تہٕ اِنفٕلِنٛکچُوَل ہٮ۪کَن ثٲبِت گٔژھِتھ تہِ چھِ یہِ زِ اَسہِ پَزِ یُسہٕ اِخلٲقی اٮ۪جوکیشَن چھِ اِخلٲقی تٲلیٖم چھےٚ سُہ پَزِ اَسہِ لوٗکَن زیادٕ دِنۍ تھرٛوٗ میٖڈیا تِکیازِ ہَر کانٛہہ چھِ آز سوشَل میٖڈیا اِستعمال کَران اَسہِ پَزِ تٔتھۍ پٮ۪ٹھ تَمے تھرٛوٗ لوٗکَن منٛز اَکھ اٮ۪وِیَرنٮ۪س اَکھ ہُشٲری تَمہِ قٕسمٕچ پٲدٕ کَرٕنۍ ییٚمہِ سۭتۍ لُکَن مارٕل اٮ۪جوکیشَن مطلَب اِخلٲقی ییٚمہِ سۭتۍ تُہُنٛد اِخلاق گژھِ ڈٮ۪ولَپ سُہ پرٛموٹ کَرٕنۍ تہٕ کُنہِ حدَس تام ہٮ۪کو ٲسۍ تَتھ منٛز کامیاب گٔژِتھ شُکرِیہ